اَسہِ حظ چھِ گَرَس مَنٛز بٔڑۍ بارٕ فیملی أسۍ حظ چھِ واریاہ فیملی اَسہِ گَرَس مَنٛز اَسہِ حظ چھُ باغ گَرَس اَسہِ چھُ مےٚ چھِ ہَش چھُم ہیٚہَر بب چھُم درٕٛے چھِم شُرۍ چھِم نِچہِ زٕ چھَم نِکۍ چھُم زٲمَن ہٕنٛدۍ شُرۍ چھِم درٕٛیَن ہِنٛدۍ شُرۍ أسۍ چھِ واریاہ فیملی واریاہ بٔڑ فیملی چھِ أسۍ مےٚ کوٚر گۄڈے عرٕض أسۍ چھِ واریاہ بٔڑ فیملی اَسہِ حظ چھُ باغ آنٛگنَس مَنٛز واریاہ بوٚڈ واریاہ بوٚڈ تَتھ حظ چھِ روٗو مٕتۍ اَسہِ ٹَنٛگہٕ کُلۍ چھِ ٲر کُلۍ چھِ ژیرٕ کُلۍ چھِ ژٕنَن کُلۍ چھِ گِلاس کُلۍ چھِ واریاہ قٕسٕم حظ چھِ مےٚ روٗومٕتۍ اَتہِ دٕودار کُلۍ چھِ یارِ کُلۍ چھِ تَتھ حظ چھِ اَسہِ روٗومٕتۍ یِم واریاہ چھِ أسۍ بٔڑۍ فیملی اَسہِ حظ چھِ تٔتھ سۭتۍ کران أسۍ حظ چھِ مان ژٕ پَتہٕ واریاہ خوٗبصورَت واریاہ خوٗبصورَت باغ حظ چھُ اَسہِ بَنومُت بہٕ حظ چھَس پَتہٕ تٔتھ مَنٛزٕے آسان کَران گُڑٲے وُڑٲے تِمَن آب واب دِوان تِمَن اصل پٲٹھۍ پَتہٕ ییٚلہِ مےٚ مالیُن آسہِ گَژھُن بہٕ حظ چھَس زِموٲری پَتہٕ حظ چھِ مےٚ ہَش موج سۄ حظ چھِ کران تَتھ کٲم سۄ حظ چھِ آب دِوان تَتھ اَصل پٲٹھۍ تِمَن آب دِوان خَیال تھاوان تمیُک بیٚیہِ حظ چھِ پَتہٕ مےٚ حظ چھُ درٛوے سُہ حظ چھُ تِمَن میٚوٕ کُلٮ۪ن واتان اَصل پٲٹھۍ مےٚ حظ چھِ نِچ سۄ حظ چھِ تَتھ پارکہِ تَتھ باغَس اَصل پٲٹھۍ واتان سۄ حظ چھِ تَتھ نَظَر وَظَر اَصل پٲٹھۍ اَندَو اَندَو شہران مےٚ حظ چھُ نِکہٕ خۄدایَس حَوال سُہ حظ چھُ اَصل پٲٹھۍ واتان مےٚ تَتھ یِمن میٚوٕ کُلٮ۪ن أڈۍ حظ چھِ تِم مےٚ حظ چھُ بیاکھ درٛوے مےٚ حظ چھُ ہیٚہَر بب سُہ حظ چھُ ٹھَلان تِمَن کَٹٲے کَران تِمَن حظ چھِ کٹٲے آسان کَرٕنۍ پَتہٕ حظ چھُ سُہ سۄمبراوُن سُہ باٹھ پَتہٕ حظ چھِ أسۍ سُہ تھاوان تٔتی پَتہٕ حظ چھِ اَنان أسۍ موٚزوٗرۍ پَتہٕ چھِ زالان أسۍ چھِ سُہ باغ سَگناوان اَصل پٲٹھۍ أسۍ چھِ واریاہ بٔڑ فیملی أسۍ چھِ پَتہٕ وَسان تَتھ باغَس مَنٛز بیٚہوان واریاہ واریاہ ہَوا حظ خوٗبصوٗرَت حظ پَتہٕ چھُ یِوان مان ژٕ اَسہِ تَتیٚن بیٚہنَس مےٚ حظ چھِ زٲمہٕ تِم تہِ حظ چھِ کران اَصل پٲٹھۍ تَتھ تِم حظ چھِ پَتہٕ تِم کُلۍ تِمَن آب واب دِوان مےٚ حظ چھِ دٕرکاکنہِ تِم حظ چھِ تَتھ پارکہِ خَیال تھاوان پَتہٕ چھَس بہٕ مالیُن گَژھان تمہِ پَتہٕ چھِ مےٚ تَتھ دٕرکاکنہِ ہَش تَتھ تھاوان خَیال پَتہ چھِ تِم واتان تَتھ باغَس تِمَن دۄہَن زیادٕ تَر خَیال حظ چھَس تَتھ تھاوان بیٚیہِ أسۍ چھِ واریاہ بٔڑ فیملی أسۍ حظ چھِ بیٚہوان اَصل پٲٹھۍ تَتھ باغَس مَنٛز ژوٗنٹھۍ کُلۍ چھِ گِلاس کُلۍ چھِ ٲر کُلۍ چھِ ژٕنَن کُلۍ چھِ ٹَنٛگہٕ کُلۍ چھِ تَمام قسم کُلۍ حظ چھِ اَسہِ تَتھ یارِ کُلۍ حظ چھِس روٗومٕتۍ دِودار کُلۍ حظ چھِِس روٗومٕتۍ تِم چھِ ہَوا دِوان تِمَن تَل چھِ آسان بِہِتھ شامَس صُبحَس تِم حظ چھِ واریاہ خوٗبصوٗرَت تِمَن تَل چھُ گَژھان خۄش واریاہ بِہُن واریاہ واریاہ زیادٕ چھُ تِمَن تَل خۄش گَژھان بِہُن اتھ چھُ تَتھ چھُ باغَس پَتہٕ میٚوٕ تہِ حظ کھیٚوان اَصیل پٲٹھۍ تَتھ وَسان میٚوٕ پَتہٕ حظ چھِ تَتھ أسۍ ژوٗر ووٗر کَران آب دِوان اَسہ حظ چھُ تھومُت تَتھ تٔتی لٲگِتھ آب أسۍ نہ حظ چھِ اورٕ یورٕ کَرُن تَتھ کِہیٖنۍ اَسہِ چھُ آب واب تَتھ اَصل پٲٹھۍ أسۍ حظ چھِ اَصل پٲٹھۍ سُہ سَگناوان کَران اَصل پٲٹھۍ ہیٚہَر بب میٚون ہَش میٲنٛۍ مےٚ چھُ نِکہٕ نِچ سٲری حظ درٛوے چھِ دٕرکاکنہِ چھ تِم چھِ کَران تَتھ سۭتۍ تَتھ باغَس سۭتۍ کَران پَکناوان چھِ أسۍ سُہ بیٚیہِ حظ چھِ کھیٚوان سُہ میٚوٕ تہِ أسۍ پانَس بیٚیہِ حظ چھِ دِوان بیٚیَن تہِ أسۍ حظ چھِ جویِنٛٹ فیملی واریاہ أسۍ حظ چھِ بٲگران تہِ پَتہٕ اکھ أکِس أسۍ حظ چھِ اَنان وٕنہِ تہِ تَتھ کُلۍ رُوان اَصل پٲٹھۍ مےٚ چھُ درٛوی چھِ مےٚ زٕ ژور زام أسۍ حظ چھِ واریاہ واریاہ زیادٕ بٔڑ فیملی أسۍ چھِ سٲری کَران تَتھ باغَس سۭتۍ محنَت چھِس کَران آب چھِس دِوان گاسہٕ چھِس کَڑان ژوٗر چھِس کَران گُڑٲے چھِس کَران تَتھ حظ چھِ أسۍ شوٗبدار تھاوان سَگٕناوان اَصل پٲٹھۍ میٲنۍ دِرکاکنہِ تہِ تَتھ سۭتۍ کَران میٲنۍ ہہَر بب تہِ کَران میٲنۍ ہَش تہِ کَران تَتھ سۭتۍ اَصل پٲٹھۍ کَران سٲرسٕے تَتھ باغَس واریاہ واریاہ بوٚڈ باغ حظ چھُ اَسہِ برونٛٹھ کَنہِ واریاہ بوٚڈ باغ اَسہِ حظ چھُ سُہ اَصل خوٗبصوٗرَت بَنومُت خوٗبصوٗرَت چھِ أسۍ سُہ بَناوان تہِ بَنومُت تہِ چھُ أسۍ حظ چھِ تَتھ روٗومٕتۍ اَصل پٲٹھۍ کُلۍ میٚوٕ کُلۍ چھِس روٗومٕتۍ پوشہِ کُلۍ چھِس اَندَو اَندَو دِودار کُلۍ چھِس یارِ کُلۍ چھِس تَمام میٚوٕ چھُ اَسہِ تَتھ مَنٛز ژوٗنٛٹھۍ کُلۍ چھِ گِلاس کُلۍ چھِ ٹَنٛگہٕ کُلۍ چھِ ژیرٕ کُلۍ چھِ ژٕنَن کُلۍ چھِ واریاہ حظ چھِ تَتھ أسۍ تِم کُلۍ وُلۍ لٲگمٕتۍ أسۍ حظ چھِ تَتھ اَصل پٲٹھۍ کَران محنَت حظ کَران چھِ أسۍ چھِ واریاہ أسۍ چھِ تَتھ سۭتۍ سٲری بٲژ آسان أسۍ حظ چھِ سُہ سَگناوان کَران اَصل پٲٹھۍ أسۍ حظ چھِ تَتھ کَران اَصل محنَت آب دِوان گُڑٲے کَران کَٹٲے کَران گاسہٕ کَڑان

پَتہٕ چھَس بہٕ یِوان پَتہٕ چھِ گَژھان میٲنۍ دٕرکاکٕنۍ بہٕ چھَس تَتھ واتان بہٕ چھَس تَتھ خَیال تھاوان اَصل پٲٹھۍ أسۍ حظ چھِ پَتہٕ شامَس وَسان سٲری بیٚہوان تَتھ باغَس مَنٛز پَتہٕ حظ چھِ أسۍ ہَوا چَوان تمیُک اَصل پٲٹھۍ تَتھ حظ چھُ واریاہ خوٗبصوٗرَت چھُ سُہ اَسہِ بَنومُت سُہ باغ پَتہٕ حظ چھِ أسۍ آسان تٔتی بِہِتھ اَصل پٲٹھۍ واریاہ واریاہ حظ چھِ أسۍ اَصل پٲٹھۍ تَتھ کَران تَتہِ حظ چھُ خۄش گَژھان بِہُن اَسہِ پَتہٕ أسۍ حظ چھِ واریاہ خۄش گَژھان تَتیٚتھ بِہُن أسۍ چھِ تَتھ کران اَصل پٲٹھۍ اَصل پٲٹھۍ